پنٛداہ ہؠکو أسۍ ؤنِتھ پنٛژاہ ہؠکو أسۍ ؤنِتھ ہتھ ہؠکو أسۍ ؤنِتھ پانٛژھ ہتھ ہؠکو أسۍ ؤنِتھ دہ ساس ہؠکو أسۍ ؤنِتھ وُہ ساس ہؠکو أسۍ ؤنِتھ